وعلیکُم سلام اسلام علیکُم سر اَسہِ حظ چھِ ییٚتہِ روٗم اَکھ کَرُن حظ راتَس خٲطرٕ

اَچھا اَسہِ ؤنۍتو تُہۍ ییٚتہِ کیٛاہ کیٛاہ فیسَلٹی چھِ تہٕ بیٚیہِ روٗم کَتھ رینٛجَس تانۍ گژھِ اَسہِ روٗم ییٚتہِ راتَس خٲطرٕ سُپیشَل گژھِ آسٕنۍ اَہَن حظ اَصٕل پٲٹھۍ گَژھَن ییٚتہِ أسۍ راتھ گُذارٕنۍ صُبحس نَیہِ بَجہِ کَرو أسۍ روٗم وارٕکار خٲلۍ تہٕ راتَس خٲطرٕ چھِ اَسہِ روٗم پانٛژھ ہَتھ ہا ؤلِو حظ کیٚنٛہہ چھُنہٕ پَرواے ٹھیٖک چھُ تیٚلہِ کَرو أسۍ پانٛژھ ہَتھ رۄپیہِ پیٚے تہٕ أسۍ روزو راتَس أتی پانٛژھ ہَتھ